اگر بہٕ فِشِنٛگ ہنٛز کَتھ کَرٕ گۄڈٕنیٚتھ کَرٕ بہٕ پَنٕنۍ بہٕ چھُس واریاہ زیادٕ پانہٕ شوقیٖن فِشِنٛگ ہُنٛد یہِ چھِ مےٚ بیٚسٹہٕ ہابی تھٲمٕژ فِشِنٛگ خٲطرٕ کٕم ٹیٚکنیٖکٕس یا ٹیٚکٹِکس چھِ اسہِ استعمال پیٚوان کَرٕنۍ گۄڈٕنیٚتھٕے اَگَر أسۍ فِشِنٛگ وُچھو فِشِنٛگ کَرنٕکۍ واریاہ طٔریقہٕ چھِ واریاہ زیادٕ طٔریٖقہٕ چھِ فِشِنٛگ کَرنٕچۍ أڑۍ چھِ ڈاریٚکٹہٕ وَسان آبسٕے مَنٛز تہٕ رَٹان چھِ گاڑٕ سۄ گٔے اَکھ بیٛاکھ گوٚو أڑۍ چھِ لاگان آبَس منٛز نیٚٹ تہٕ رَٹان چھِ گاڑٕ یہِ تہِ گوٚو بیٛاکھ بیٛاکھ چھُ بٔٹھۍ سٕے پٮ۪ٹھ روزان لَگاوان چھِ پٮ۪ٹھۍ کِنۍ زال یہِ تہِ گوٚو بیٛاکھ طٔریٖقہٕ بیٛاکھ گوٚو بیٛاکھ چھُ ناو چَلاوان لَگاوان چھُ آبَس منٛز زال تہٕ یہِ گوٚو بیٛاکھ طٔریٖقہٕ یِتھٔے پٲٹھۍ یِم چھِ ڈِفریٚنٛٹہٕ طٔریٖقہٕ گاڑٕ رَٹنٕکۍ مگر اُٚوَرآل اگر بہٕ پَنٕنۍ کَتھ کَرٕ کہِ مطلب بہٕ کِتھ پٲٹھۍ چھُس یا أڑۍ کِتھ پٲٹھۍ چھِ گاڑٕ رَٹان تَتھ چھِ أسۍ وَنان یعنی کہِ سِٹِک استعمال کَرٕنۍ تتھ خٲطرٕ چھِ فِشِنٛگ راڈ چھِ تتھ وَنان ٲں یہِ چھِ پیٚوان مارکیٹ مَنٛز مٔلۍ اَنٕنۍ بیٚیہِ چھِ فِشِنٛگ راڈِ سۭتۍ پیٚوان ٲں کیٛاہ چھِ اتھ وَنان پَن اَنُن ییٚتھ أسۍ وَنان چھِ برٛیڈِڈ لایِن یا نایلان لایِن یہِ چھِ پیٚوان اَتھ لاگٕنۍ بیٚیہِ چھِ اَتھ فِشِنٛگ پیٚوان پَتہٕ کَنہِ اَکھ موٹَر فِشِنٛگ موٹَر چھُ تتھ وَنان ریٖل چھِ تَتھ وَنان یعنی کہِ یہِ ریٖل چھِ پیٚوان پَتہٕ کَنۍ لاگٕنۍ اَتھ ریٖلہِ پٮ۪ٹھ کھول یہِ پَن تہٕ گوٚو بیٚیہِ چھُ پیٚوان ہُک اکھ لاگُن یَتھ أسۍ کٲشِر پٲٹھۍ چھِ وَنان بِسلاے اَتھ ہیٚرِکَنۍ چھُ پیٚوان وَزَن تھوڑا تھاوُن تَتھ چھِ وَنان أسۍ ناگ گٔے اسہِ سِٹِک اَکھ تیار ییٚمہِ ساتہٕ سِٹِک تَیار گٔے امہِ پَتہٕ چھِ بیٛاکھ اَکھ ٹیٚکنیٖک کہِ مطلب اتھ کُس ٲں ہُکَس کُس چارٕ لاگو أسۍ یعنی کہِ گاڑ کیٛاہ چھِ یہِ کھیٚوان یعنی کہِ أڑۍ چھِ ماز پھوٚل تہِ لاگان لگان چھِ کٲشِر گاڑ أڑۍ چھِ بَم سِنۍ تہِ لاگان لگان چھِ پَنجٲبۍ گاڑ أڑۍ چھِ کیٛاہ چھِ اتھ وَنان اوٹ نِوان تَتھ چھِ کٲشِر یا پَنجٲبۍ یَکجاہ لَگان اُوَرآل اگر مےٚ ؤنِو بہٕ چھُس سوٗجۍ کَران استعمال سوٗجہِ مَنٛز چھُس بہٕ ترٛاوان ٹھوٗلٕچۍ ٲں زوٗن یۄس سیٖتھ چھِ آسان سیٖتھ ٹھوٗل تُل پَتہٕ کوٚڑ تَتھ سُہ زوٗن نیٚبَر تہٕ سُہ لَگوو اَتھ سۭتۍ اَمہِ سۭتۍ کیٛاہ چھُ یہِ بَنان یہِ اوٹ تہٕ نِوان چھُس بہٕ گژھان چھُس بہٕ دٔریاوَس منٛز تہٕ رَٹان چھُس بہٕ گاڑٕ مےٚ چھِ واریاہ زیادٕ گاڑٕ رٔچمژٕ پننہِ سِٹکہِ سۭتۍ بہٕ تہِ چھُس سٹِک کَران استعمال بیٚہوان ٲں کُنہِ ساتہٕ دِمہٕ بہٕ نیٚصفہٕ دۄہ اوٗرۍ گاڑٕ رَٹنَس سۭتۍ کُنہِ ساتہٕ دِمہٕ زٕ گَھنٹہٕ ییٚمہِ حِسابہٕ مےٚ فٕرصت آسہِ تَمہِ حِسابہٕ چھُس بہٕ فِشِنٛگ سۭتۍ ٹایم دِوان تہٕ کُنہِ ساتہٕ چھِ أسۍ گژھان شوقَن ٲں جہلِمَس گژھو یا وَلُر گژھو یا واریاہَن جایَن ٲں تِم ٲں یِم جھیٖل چھِ مَطلب یِمَن جایَن گژھو گاڑٕ رَٹنہِ تہٕ تور چھُ بعض اوقات اسہِ دۄہ تہِ لَگان تہٕ یۄس یہِ فِشِنٛگ چھِ یہِ چھِ مےٚ مطلَب ٲں اَکھ بیٚسٹہٕ ہابی ٲں تہٕ یِم ٹیٚکٹِکٕس یِم مےٚ تۄہہِ نِش بیان کٔرۍ یِم چھِ پیٚوان استعمال کَرٕنۍ گاڑٕ رَٹنہٕ خٲطرٕ